یہِ چھ ساروے ہٕنٛد کھۄتہٕ بوٚڑ گۄناہ زِ أسۍ چھِ مَطلَب اسہِ پَزِ کُنہِ تہِ ساتہٕ پریٚرسَن یا ؤرشِپَس مُتعلِق زانٛہہ تہِ کانٛہہ اَپُز وَنُن یہِ چھُ واریاہ ڈِس آنیٚسٹ گَژھان اتھ مُتعلِق اسہ چھ واریاہ زیادٕ بُرٕ لاگان ییٚلہِ أسۍ کانٛہہ تہِ یہِ وَنو اَپُز وَنو اسہ یہ چھُ نہ واریاہ یہ چھ نہ فیٖلِنٛگ گُڈ فیٖلِنٛگ کینٛہہ أسۍ ونو کُنہ تہِ ریٚلِجَنَس مُتعلِق کینٛہہ تہِ چیٖز اَپُز